ہاں اسلامُ علیکُم وعلیکُم سلام ؤنِو حظ اَچھا ٹھیٖک ٹھیٖک بُلڈ پریشر اوسا ہاے گوٚمُت تۄہہِ وُچھنووٕ بُلڈ پریشر ڈۄڈ ہتھ اَچھا مےٚ ؤنۍتَو تُہۍ تۄہہِ کیٛاہ اوسوٕ بتہٕ اوسوٕ تۄہہِ دۄہلہِ کھٮ۪ومُت اَچھا ٹھیٖک ٹھیٖک دواہ ما چھِو تُہۍ کانٛہہ کھٮ۪وان اَمہِ روٚس اَمہِ علاوٕ یہِ اوسوٕ تۄہہِ گۄڈٕنِچہِ لٹہِ گوٚمُت بُلڈ پریشر کِنہٕ اَمہِ برٛونٛٹھ تہِ اوس کُنہِ لٹہِ گوٚمُت اَچھا گۄڈنِچہِ لٹہِ گوٚو بیٚیہِ کیٛاہ اوس باسان تَمہِ علاوٕ چکر وکر ما اوس باسان کیٚنٛہہ گیٛوٗر یا ژاس وغیرہ ٹھیٖک تھوٚد وۅتھنہٕ سۭتۍ اوس گیٛوٗر یوان یہِ چھا گۄڈنِچہِ لٹہِ گوٚومُت تۄہہِ اَچھا تُہۍ ما کیٚنٛہہ ٹٮ۪نٛشن وٮ۪نٛشن کیٚنٛہہ گرس منٛز ما چھُ ٹٮ۪نشن وٮ۪نشن کہیٖنٛۍ ٹٮ۪نٛشن وٮ۪نٛشن چھُ نہٕ کہیٖنٛۍ نہٕ اَچھا نوٗن ما چھِو ژوٚر کھٮ۪وان اَچھا ٹھیٖک مےٚ ؤنۍتو تُہۍ توہہِ چھُو کانٛہہ ٹیسٹہٕ کوٚرمُت لایک بُلڈ شُگر چھُ آسان اَچھا سُہ کیٛاہ درٛاو ٹھیٖک اوسوٕ درٛامُت اَچھا اَچھا ٹھیٖک گوٚو بُلڈ بُلڈ کوٗتاہ اوسوٕ درٛامُت تۄہہِ ما اوسوٕ کوٚرمُت خونہٕ ٹیسٹہٕ ما اوسوٕ کوٚرمُت ٲٹھ گوٚو کم چھُو تۄہہِ واریاہ بُلڈ اتھ خٲطرٕ چھُو دوا وواہ کھٮ۪وان تُہۍ اَمہِ برٛونٚٹھ ٲسوٕ کٲنٛسہِ ڈاکٹرس نِش گٲمٕتۍ کِنہٕ یہ چھَو فٔسٹہٕ کنسلٹٮ۪شن اَچھا یہ چھُو تۄہہِ گۄڈنِچہِ لٹہِ اَمہِ برٛونٛٹھ کیٛازِ گٔیوٕ نہٕ تُہۍ اگر تۄہہِ بُلڈ اوسوٕ کم تَمہِ خٲطرٕ کونہٕ گٔیوٕ تُہۍ ڈاکٹرس نِش بہٕ تھاوہو تۄہہِ اکھ چیٖز کٔرۍزیٚو تُہۍ بہٕ تھاوہو تۄہہِ چھُو کرُن ٹیسٹہٕ اکھ چھُو تۄہہِ بلڈ شُگر ٹٮ۪سٹہِ کرُن بیٚیہِ چھُو تھایرایِڈ ٹیسٹہٕ کرُن ٹھیٖک چھا بیٚیہِ ٲۍزیٚو نوٗن تھوڑا کمٕے پہم کھٮ۪وان نوٗن ما چھِو تُہۍ زیادٕ تُہۍ ؤنِو مےٚ نوٗن چھُ مےٚ باسان تُہۍ زیادٕ کھٮ۪وان ٹھیٖک اَچھا تُہۍ کٔرۍزیٚو کٲم یِم ٹٮ۪سٹہٕ ییٚلہِ تُہۍ کٔرِو نا بیٚیہِ اکھ کٔرۍزیٚو شُگر ٹٮ۪سٹہٕ سُہ کٔرۍزیٚو فاقے بیٚیہِ کٔرۍزیٚو بیٛاکھ سُہ کٔرۍزیٚو کھٮ۪تھ ٹھیٖک چھا یِم دۄنوے ٹٮ۪سٹہِ یُتھے مۄکلایو کٔرِتھ تمہِ پتہٕ کٔرۍزیٚو کٲم تُہۍ ییٖزیٚو سٲنِس کِلنکس پٮ۪ٹھ اَسہِ چھُ لال چوک کِلنِک تتہِ ییٖزٖیٚو تُہۍ تُہۍ ہٲوزیٚو تِم ٹٮ۪سٹہٕ وغیرہ سٲری ہٮ۪تھ ییٖزیٚو تُہۍ ٹھیٖک چھا بیٚیہِ دِمہو بہٕ گرِ یہ چھُو تۄہہِ ییٚتٮ۪ن رِگل چوکس نِش بیٚیہِ بیٚیہِ دِمہو بہٕ گیٖرِس خٲطرٕ بہٕ کرو واٹٕس ایپس پٮ۪ٹھ سینٛڈ کیٚنٛہہ دوا تہٕ سُہ کھٮ۪زیٚو تَمہِ سٍتۍ یِیَو نہٕ گیٛوٗر ووٗر پتہٕ زیادٕ کیٚنٛہہ تۄہہِ آسٮ۪و تھوڑا ٹٮ۪نٛشن فرٮ۪ٹھ روزان مےٚ گوٚژھ نہٕ گیٛوٗر ویٛوٗر یُن چھُ نا آ تُہۍ ہیزیٚو نہٕ تمیُک ٹٮ۪نٛشن کیٚنٛہہ ٹھیٖکھ چھا چلوٹھیٖک چھُ کیٚنٛہہ چھُ نہٕ پرواے تُہۍ ییٖزیٚو کِلنکس پٮ۪ٹھ بہٕ وُِچھٕ تتی تہٕ کیٚنٛہہ چھُ نہٕ پرواے ٹھیٖک چھا بِہِو خُدایس حوال چلو چلو بِہِو